وعلیکُم السَلام آ تُہۍ چھو ٹھیٖک اہن حظ آ خٲریَت چھا کُس فون اوسُہ ضوٚرَتھ ییٚتہِ چھِ اَسہِ واریاہ فون تۄہہِ کُس چھُ ضوٚرَتھ اَسہِ چھِ ییٚتہِ چھِ سِمپٕل تہِ ریڈمی تہِ چھِ سیمسنٛگ تہِ چھِ ایپُل چھِ تۄہہِ کُس چھِ ضوٚرَتھ کَمہِ ٹایپہٕ چھُ تۄہِہ لگ بگ ضوٚرَتھ دَہ ساس پٮ۪ٹھ پنٛداہ ساس تام اَدٕ کِہیٖنۍ چھِنہٕ پَرواے یِیِو تُہۍ دُکانَس پٮ۪ٹھ أسۍ دِمہو تۄہہِ فون آ وارَنٹی حظ چھِ ایویلیبٕل سارنی چارجَر کُس ضوٚرَتھ ریڈمی نایِن خٲطرٕ سی ٹایپ چارجَر نہ سُہ تہِ بَنہِ کینٛہہ چھُنہٕ پَرواے کُس فون اوس اَتھ چھا ڈِسپٕلے ترٛاوُن اَدٕ ڈِسپٕلے تہِ بَنہِ کینٛہہ پرواے چھِنہٕ تہٕ ییٚتہِ چھِ سورُے ایویلیبٕل ای ایم آی یَس پٮ۪ٹھ تَتھ پٮ۪ٹھ تہِ چھِ فون بَنَن البتہ سُہ اگر اَکہِ دوٚیہِ دۄہہِ یِیِو تُہۍ تَمہِ خٲطرٕ لَۄکٕٹۍ فون تہِ چھِ اَسہِ واریاہ البتہ سیمسَنٛگ چھُ تِم آیٹَل چھِ تۄہِہِ کُس چھُ ضوٚرَتھ آیٹَلَس حظ چھِ واریاہ بیٹری بیک اپ تَتھ چھِ پانٛژھ دۄہ نیران ریٹ چھَ اَتھ واریاہ مُختلف سا ساس ساس تہِ چھِ ریٹ پنٛداہ شیٚتھ تہِ زٕ ساس تہِ چھِ سُہ پٔنٛژٕ شیٚتھ چھِ تۄہہِ کُس چھُ ضوٚرَتھ لگ بگ پنٛداہ شیٚتھ زٕ ساس تام ایپلٕکۍ فون تہِ بَنٮ۪ن تۄہہِ کُس چھُ ضوٚرَتھ کہیٖنۍ چھِنہٕ پَرواے تُہۍ یِیِو دُکانَس تام ییٚتہِ چھِ اَتہِ چھِ سورٕے ایویلیبٕل ایکٕسچینٛج پٮ۪ٹھ تہِ تۄہہِ کیٚتھ فون اوس ایکٕسچینٛج کَرُن ؤلِو ایکٕسچینٛج تہِ چھِ گژھان کینٛہہ پَرواے چھِنہٕ تُہۍ یِیِو دُکانَس پٮ۪ٹھ پَگاہ نہ ییٚتی کَرَس چھِ سورُے ایویلیبٕل ایڈرَس حظ چھِ أسۍ قازی گُنٛڈ بَس سٹینٛڈَس منٛز عرفان عرفان موبایل شاپَس چھِ تَتھ ناو آ نمبر چھِ یوٚہَے آ پَگاہ ییٖزیو تُہۍ مےٚ کٔرۍزیو کال تَمہِ ساتہٕ